کٔشیٖرِ منٛز یوٚتام پَلوَن ہُنٛد تعلُق چھُ تہٕ اَکھ سون یتھ أسۍ قومی ڈرٛٮ۪س تہِ چھِ وَنان سُہ گوٚو سون پھٮ۪رَن یَتھ وَنان چھِ اَکثر یہِ ہَسا چھِ سون اَسہِ پَتہٕ وتَے آمُت تہٕ یِتھَے کٔنۍ چھُ یِم پٔنڈِت ٲسۍ تِمَن اوس آسان پھٮ۪رَن تِم ٲسۍ آسان زیوٗٹھ مُسلمانَن ہِنٛدۍ کھۄتہٕ تہٕ یِتھَے کٔنۍ یُس زَ مُسلمان زَنان آسہٕ تِمَن اوس آسان یِم وَنان پَنٛنِس پا ٲسۍ وَنان اے أسۍ ہَسا چھِ خانٛدٲنۍ تِمَن اوس آسان قۄراب دار پھٮ۪رَن تہٕ یِم باقٕے ٲسۍ آسان تِمَن اوس آسان سیوٚدُے تَتھ اوس نہٕ قۄراب وۄراب آسان یا کِہیٖنۍ اَمہِ سۭتۍ ٲسۍ اَکھ ڈِفرَنٛٹشیٹ گژھان سوسایٹی منٛز یہِ اَکہِ حِساب یہِ اوسُکھ تھوٚمُت تہٕ بہٕ چھُس نہٕ اَتھ سۭتۍ کیٚنٛہہ کہِ یہِ ہیوٗ چھُ خانٛدٲنۍ تہٕ یہِ چھُنہٕ اِسلامَس منٛز چھِ سٲری لُکھ ہِوی البتہٕ وۄنۍ اوس یہِ آمُت پتہٕ وتَے تہٕ یِتھَے کٔنۍ یِتھ کٔنۍ جِولٔری ہُنٛد تعلُق چھُ کٔشیٖرِ منٛز ییٚتہِ ٲسۍ لاگان واریاہ تِمَن ٲسۍ پرٛٲنۍ تِم سۄنَر ٲسۍ ییٚتہِ تِم ٲسۍ بَناوان سُہ رۄپُہ سُنٛد گۄڈٕ ٲسۍ بَناوان مِسِو کیٛازِ لُکَن ٲسۍ نہٕ ییٚتہِ پونٛسہٕ کِہیٖنۍ تہٕ پَتہٕ آیہِ مِسِہ پَتہٕ آو کیٛاہ چھِ اَتھ وَنان رۄپھ ہٲتھی پوٗر رۄپھ ٲسۍ بَناوان پَتہٕ پَتہٕ ٲسۍ تَمیُک بَناوان پَتہٕ ٲسۍ بَناوان سۄنہٕ سُنٛد تہِ ٲسۍ بَناوان مگر یُس اَکثَر ییٚتہِ ٲسۍ یِم رۄپُہ سُنٛد بَناوان تَتھ منٛز ٲس اَکھ جِگِنۍ بیٛاکھ ٲس وَنان حلقہٕ بنٛد ڈیٚجہِ ہوٚر کَنہٕ دوٗر یِتھَے کٔنۍ ۂٹۍ مالہٕ ٲسٕے وَنان تہٕ پَتہٕ آیہِ ییٚلہِ ماڈٲرٕن ٹایم آو لُکَن بَنے پونٛسہٕ تِمو بَنٲے پَتہٕ سۄنہٕ سٕنٛدۍ تَتھ ٲسۍ وَنان گُلوبَنٛد بیٛاکھ اوس لاگان سُہ تَتھ مۄغلہِ اعظم آیہِ اَکھ موٗوی مۄغلہِ اعظم تَتھ منٛز اوس میٖنا کُماری لٲگِتھ سُہ کِنہٕ کۄس مدھوٗبالا ساری متھوٗبالَس اوس لٲگِتھ جھُمکہٕ دار دوٗر تَتھ تھووُکھ ناو پَتہٕ کیٛاہ چھِ اَتھ وَنان مےٚ حظ چھُے بَناوُن مۄغلہِ اعظم یِتھَے کٔنۍ گٔے چینٛج چینٛج چینٛج وارٕ وارٕ وارٕ آ یوٚتام وۄنۍ سانہِ سوسایٹی ہُنٛد تعلُق چھُ گامَن منٛز ٲسۍ لگان اَکہِ قٕسمٕکۍ پَلو شَہرَس منٛز ٲسۍ لگان بیٚیہِ قٕسمٕکۍ پَلو گامَن منٛز ٲسۍ اَکہِ قٕسمُک یِم سِلوَر آرنَمٮ۪نٛٹٕس شہرَس منٛز ٲسۍ لَگان بیٚیہِ قٕسمٕکۍ آرنَمٮ۪نٛٹٕس